وۄستا مےٚ اوس بابہٕ صوب جیمہِ سُہ اوس جیمہِ پیٹھ گرٕ تارُن تُہۍ ؤنتو مےٚ اگر تُہۍ فرِی چھِو تُہۍ ہیکوٕ نہٕ سُہ أنِتھ اگرے تُہۍ فرِی چھِو تُہۍ ییوا تیٚلہِ مغل روڑٕ کِنۍ یا بانٕہال کِنۍ بےٚ ونتٕہوم کِراے کوٗتاہ رٔٹِو